اَسلامُ علیکُم وعلیکُم اسلام ٹھیٖک پٲٹھۍ ہا شُکُر رۅبَس کُن کٕم حظ چھُو آ مِسرا جی چھَس تُہۍ کٕم چھُو اَچھا تُہۍ چھُو حظ خیار پٮ۪ٹھ نٔسیٖما جی ہے تۄہہِ چھَو حظ پتاہ مےٚ ووٚت دۄہ اَز تُہُنٛد فون نمبر ژھانٛڈان حظ کانٛہہ کٲنٛسے دیُت نہٕ تُہُنٛد فون نمبر خۄداے سُنٛد قسم دۄہ حظ دۄہ کیٛاہ زٕ دوہ گٔے مےٚ برابر راتہٕ پٮ۪ٹھٕ چھَس بہٕ تُہُنٛد فون نمبر ژھانٛڈان مےٚ دوٚپ بہٕ دَپہو تۄہہِ گاڈٕ گٔے نہٕ ایٚوَیلیبُل کِہیٖنٛۍ نہٕ حظ واے گاڈَس دَہَن کِلوَن اَسہِ وٲژ نہٕ بِظٲتی سَپلٕے وٲژ نہٕ اَسہِ کِہیٖنٛۍ نہٕ اَمی موٗجوٗب گوٚو دھونٛکہٕ نَتہٕ چھِنہٕ أسۍ دھونٛکہٕ دِنہٕ وٲلۍ حظ کِہیٖنٛۍ آ دھونٛکہٕ گوٚو اَیٚمی موٗجوٗب حظ آ ژےٚ چھےٚ حظ پتاہ غلطی حظ چھَس بہٕ مٲنِتھ مگر مےٚ ووٚت ووٚنمے نا زٕ دۄہ گٔے مےٚ تُہُنٛد نمبر ژھانٛڈان مےٚ دوٚپ بہٕ وَنٕہَو ما تۄہہِ کُنہِ طریٖقہٕ کہِ گاڈٕ گٔے نہٕ ایٚوَیلیبُل کِہیٖنٛۍ وۅں وَنیٛاو مےٚ بیٚیہِ أکِس دۄن نفرَن وَنیٛاو مےٚ پَنٕنہِ حسابہٕ مےٚ دپیٛاومَکھ ہے یِتھٕ پٲٹھۍ چھُ مےٚ کَسٹٕمَر تہٕ مےٚ دِیٖتَو تٔمِس کِژھَن کیٚنٛہہ مگر اَز چھُ اورُے شاٹیج مالٕچ سَپلیی چھَنہٕ واتان ہُتھٕ کٔنۍ چھُوٕ حظ کِنہٕ اَکھ زٕ دۄہ ٹھٔہرِتھ چھُو ژےٚ چھِ حظ پتاہ کِہیٖنٛۍ گژھِ نہٕ اگر گژھِ ہے نا کیٚنٛہہ تیٚلہِ کَرٕہا نہٕ بہٕ یوٗت جِدوجہد کیٚنٛہہ بہٕ وَنٕہمَو تۄہہِ تیٚلہِ ہا ہَے یہِ گژھِ مگر گژھِ نہٕ ایٚوَیلیبُل کِہیٖنٛۍ نہَ اوترٕ چھِ حظ پتاہ تۄہہِ ووٚنوٕ مےٚ چھِ پتاہ مےٚ چھِ تُہٕنٛز ساے تہِ رٔٹِتھ مگر مےٚ اوس نا وۅنۍ ما اوس پتاہ دھونٛکہٕ گژھِ بُتھی کِہیٖنٛۍ یہِ گوٚو اچانٛکَن گوٚو یہِ دھونٛکہٕ اورٕے ہَے بہٕ کری کَمٕے ژےٚ چھَ حظ پتاہ اگر کَمٕے آسہِ ہے نا گاڈٕ کِلوٗ کھنٛڈ آسہِ ہٮ۪و تۄہہِ ضروٗرت سُہ ہیٚکٕہَو کٔرِتھ مگر یہِ چھِ دَہ کِلوٗ گاڈٕ یِم گژھن نہٕ یِتھٕ پٲٹھۍ نہَ حظ سُہ حظ چھُ نہَ حظ تیٖژاہ حظ چھِنہٕ کَتھٕے مازرَتھ خاہ تَتھ گٔے معٲفی اَسہِ حظ مگر یہِ گوٚو اچانٛک نَتہٕ چھِنہٕ اَسہِ تِتھٕ پٲٹھۍ کَسٹٕمَرَس سۭتۍ گژھِ نہٕ اِنشاءاللہ زٔہٕنٛے تہِ نہٕ فون کَرَہو تۄہہِ أسۍ توتہِ مگر گژھِ نہٕ ایٚوَیلیبُل یِتھٕ پٲٹھۍ کِہیٖنٛۍ یِتھٕ پٲٹھۍ گژھِ نہٕ ایٚوَیلیبُل اَدٕ حظ اَدٕ حظ اسلامُ